ٲں وَعلیکُم اَلسَلام اَلسَلامُ علیکم چھُو حظ ٹھیٖک شُکُر رۄبس کُن ٹھیٖک تُہۍ چھُوا ٹھیٖکھٕے

نَہ نَہ نَہ نَہ بلکل ادلہِ بَدل آسہِ نہٕ کِہیٖنۍ ہُتھ پٲٹھۍ ؤنِو تُہی اگر قالٹی منٛز کیٚنٛہہ پرٛابلِم ٲسۍ مطلب ٹھیٖکھٕے اوس نہٕ ماز کیاہ اوسُس کیاہ نہٕ اوس نَہ حظ تۄہہِ چھُوا پاے أسۍ چھِ پرٮ۪تھ ساتہٕ آسان یہِ چھُ تازٕ آسان أسۍ چھِ تازٕ چاروٲے ماران یا تیوٗر آسہِ یا کیاہ آسہِ أسۍ چھِ ما تازے آسان سُہ آسہِ اسہِ چھِ زٕ دُکان ایٚکچٕؤلی اسہِ چھِ أکِس منٛز چھِ اسہِ کَٹہٕ ماز آسان بیٚیِس منٛز چھِ اسہِ بَڑٕ ماز کٕنان ہوسکتا ہے تِتہِ ہیٚکہِ گٔژتھ کُنہِ ساتہٕ ہیٚکہِ ما أسِتھ اَدلہِ بَدل تہٕ ہیٚکو نہٕ کیازِ کہِ اِنسانس ہیٚکہِ غلطی گٔژِتھ تمہِ خٲطرٕ گٔے معافی اگر سُہ آسہِ گوٚمُت مگر ہُتھ کٲٹھۍ قالٹی منٛز ونہو تۄہہِ بہٕ گیرنٹی اسہِ چھُ آسان سُہ لگ بھگ لگ بھگ چھُ اسہِ آسان سُہ تازے تیٚمچ ٹیٚنشن چھُنہٕ کیٚنٛہہ تہٕ وۄنۍ گوٚو کُنہِ ساتہٕ ہیٚکہِ تہِ ٲسِتھ اگر کالُک ژَڈیومُت ما آسہِ کیٚنٛہہ ما آسہِ تَتہِ کیٚمۍ دیتوُ تۄہہِ ماز تَتہِ اوسا لۄکٹٕے شُر کانٛہہ کِنہِ تَتہِ اوس تَتٮ۪ن کُس اوس تمہِ گَرِ بہٕ بہٕ ٲسٕس نہٕ کیٚنٛہہ

نَہ آ سُہ آسہِ نہٕ کیٚنٛہہ ہُتھ پٲٹھۍ ہیٚکہِ مطلب وۄنۍ وَنو مطلب ہیٚکہِ گٔژتھ غلطی تہِ ہیٚکہِ مگر قالٹی والٹی تہِ آسہِ ہا تَتھ اصٕل سُہ چھُنہٕ کیٚنٛہہ مطلب تہٕ وۄنۍ ہیٚکہِ تہِ ٲسِتھ کیاہ وَنو کَٹہٕ ماز بَدلہٕ ہیٚکہِ تہِ کیازِ اسہِ چھِ زٕ دُکان تہِ وَنو نہٕ کیٚنٛہہ وۄنۍ تھَاوو کٹہٕ ماز کٕنُن تہٕ پتہٕ آسو تَتٮ۪ن بَڑٕ ماز دِوان تہِ گَژھہِ نہٕ ہُتھ پٲٹھۍ اِنٹیٚنشن آسہِ نہٕ سُہ کیٚنٛہہ نیتن کَرنہٕ اِنسان کیٚنٛہہ البتہ مُغالتن ہیٚکہِ گٔژتھ غلطی منٛز کیاہ وَنو ہُتھ دُکانس پٮ۪ٹھ ما آسہِ ہا سُہ تمہِ گَرِ سُہ بَچہٕ یا ہُتھ أکِس پٮ۪ٹھ ما آسہِ ہا تٔمس روٗد نہٕ خیالٕے أمۍ کیاہ وۄن تہٕ دِتُن ہَمے منٛز تہٕ کِہیٖںۍ چھُنہٕ کِہیٖنۍ چھُنہٕ پَرواے تٔمِس تہِ وَنہٕ بہٕ تٔمِس پرٛژھہٕ بہٕ بہٕ دَپس یِتھ پٲٹھۍ نِیاو ییٚتہِ چھُ نِمُت یتٮ۪ن لڑکی اَکہِ ماز تہٕ تِمن کیُتھ ماز اوسُتھ ژےٚ دیُوتمُت وۄنۍ وَنہٕ بہٕ تٔمِس کِہیٖںی چھُنہٕ پَرواے چَلو کِہیٖنۍ چھُنہٕ بیٚیہِ ساتہٕ گژھہِ نہٕ اِنشاء اللہ آسہِ نہٕ گَژھہِ نہٕ شِکایتُک موقعہٕ یُن کِہیٖںۍ کوٗشِش کَرو خیال آسو تھاون تہٕ ٹھیٖک حظ چھُ کیٚنٛہہ چھُنہٕ چَلو شُکرِیہ وَننہٕ خٲطرٕ تہٕ وۄنۍ أسۍ أسۍ تہِ آسو خیالٕے تھاوان کیٚنٛہہ چھُنہٕ اَدٕ حظ چَلو چَلو بیٚہو رۄبس حَوالہٕ اَدٕ حظ اَدٕ کہِ اَلسَلامُ علیکُم